اگر أسۍ کَتھ کَرو کہِ کیٚاہ اَثر چھُ سٲنِس یَتھ ماحولس پٮ۪ٹھ پٮ۪وان ییٚلہِ زن اَسہِ نٮ۪برِم سِیاہ یِم یور چھِ یِوان اگر أسۍ گۄڈَے وُچھو یُس سون ماحول چھُ یہِ چھُ وارِیاہ اَصٕل ماحول اگر یہِ بیٚکِس اَتھ سِٹیٹس سۭتۍ اَتھ مُتعشاحبہٕ کَرو پانوٲنۍ تشبیہ دِمو تِکیٛازِ یِم اَسہِ باقٕے سِٹیٹ چھِ پنٕنِس ہندوسان مُلکس منٛز تہٕ تِمو سِٹیٹو منٛز چھِ سون مُلک یُس چھُ سون سِٹیٹ یہِ جے جموں کشمیٖر یہِ چھُ سرد علاقہٕ ییٚتہِ چھُ آسان اللہ تعلیٰ سٕنٛدِ طرفہٕ اَکھ رحمت اَسہِ ؤژھمٕژ ییٚتہِ زن أسۍ شیٖن چھِ کٲشِر پٲٹھۍ وَسان تہٕ تَمہِ سۭتۍ چھِ اورٕ باقٕے سِٹیٹٕکۍ ٹیٛوٗرسٹہٕ یا یِم سیاہ یِمن أسۍ وَنان چھِ تِم چھِ یور تَران تہٕ تِم چھِ ییٚتہِ وُچھان تَمہٕ سۭتٮ۪ن چھُ اکھ اَصٕل اَثر پٮ۪وان زِ تِم چھِ تورٕ یِوان تہٕ ییٚتہِ چھِ تِم پۄنٛسہٕ خرچاوان ییٚمہٕ سۭتٮ۪ن ییٚتِکۍ سٲنۍ یِم لُکھ چھِ یِم تہِ چھِ پۄنٛسہٕ کَماوان تہٕ پنُن گَرٕ چھِ پکناوان اگر دوٚیمہِ حِساب وُچھُو تہٕ تَمہِ سۭتۍ چھِ ییٚتہِ گَژھان اَسہِ یَتھ أسۍ کٲشِرۍ پٲٹھۍ أسۍ وَنان چھِ ماحول خراب تہٕ اِنٛگلِش پٲٹھۍ ٲسِس وَنان گُلوٗبل وارمِنٛگ تہٕ یُس یہِ ماحول چھِ خراب گَژھان اورٕکۍ یِم نیٚبرِم سَیاہ چھِ یِوان یِم چھِ یِوان یور تہٕ ییٚتہِ چھِ اَمہِ سۭتۍ ژھۅٹھ تہِ پٮ۪وان تیٚمیُک اکھ اثر تہِ چھُ ییٚتہِ اَسہِ پٮ۪وان اگر وۅنۍ أسۍ کَتھ کَرو تہٕ زِ کٕم مُشکِلاتن ہُنٛد سامنہٕ چھُ پٮ۪وان کَرُن ییٚلہِ زن اورٕ ٹیٛوٗرسٹہٕ چھِ یور یِوان وُنکٮ۪نس اگر أسۍ کَتھ کَرو وُنکٮ۪نس اگر اورٕکۍ سیاہ یور یِنۍ تِمن چھِ ییٚتہِ وارِیاہ مطلب مُشکِلن ہُنٛد سامنہٕ کَرُن وُنکٮ۪نس چھِ گۄڈٕ تِمن گۄڈَے وُنکٮ۪س یہِ تۭرِ ہُنٛد سیٖزن تہٕ تِمن چھِ اَمہِ خٲطرٕ پھٮ۪رن گَژھن تِمن آسٕنۍ یا وُشِنۍ جیکٮ۪ٹ گَژھن تِمن آسٕنۍ ییٚلہِ زن تِمن یِم چیٖز آسن تہٕ تیٚلہِ ہٮ۪کن تِم ییٚتہِ زِنٛدٕ روٗزِتھ نتہٕ چھِ ییٚتہِ وُنکٮ۪نس ماینَس ٹمپیٚچر درجے حرارت وُنکٮ۪نس مایَنس ییٚتہِ تہٕ تہٕ تَمہٕ خٲطرٕ چھِ یِم چیٖز تِمن ضروٗری کَرٕنۍ تہٕ اَدٕ ہٮ۪کن تِم ییٚتہِ آرام سان بِہِتھ یِمَے چیٖز چھِ مَدِنظر تھٲوِتھ أکِس نیٚبرِمِس سیاہس ییٚلہِ سُہ یور تَرِ تٔمِس گٔژھِ گۄڈَے آسٕنۍ پَے زِ بہٕ کوٚت گَژھٕ تہٕ مےٚ کیٛاہ چھُ کَرُن یَمَے چھِ کیٚنٛہہ مُشکِلاتن ہُنٛد سامنہٕ پٮ۪وان أمِس سیاہس کَرُن اگر أسۍ بیٚیہِ کَرو کیٛاہ مطلب کیٛاہ یِمہٕ یِم سیاہ چھِ یِہٕنٛدِ خٲطرٕے کیٛاہ چھِ أسۍ مان تھارٹٕس ہٮ۪کو أسۍ یِمن خٲطرٕ أسۍ ہٮ۪کو وۅنۍ یی ؤنِتھ ییٚلہِ زن یور یِم یِتھ یِنۍ تہٕ یِمن پِزِ یِمن چیٖزن ہُنٛد خیال تھاوُن زِ مطلب کیٛاہ کَرو تہٕ کیٛاہ کرٛاوَو اگر یِم یور تَرن یِمن پزٕ کَم از کم گۄڈٕ ییٚتہِ کٲنٛسہِ کٲںٛسہِ نَتہٕ کٲنٛسہِ نفرس سۭتۍ کَتھ کَرٕنۍ زِ اَسہِ کیٛاہ پَزِ اور کَرنس اگر أسۍ اور تَرو تہٕ اَسہِ کیٛاہ چھُ کَرُن کیٛاہ نہٕ چھُ کرٛاوُن تیٚمہِ وَغٲر اگر یِم یور تَرَن تہٕ تیٚلہِ چھِ یِمن سٮ۪ٹھاہ مُشکِلاتن ہُنٛد سامنہٕ پٮ۪وان کَرُن